اَسلامُ علیکُم وعلیکُم السلام یہِ چھِ حظ وانی ٹور اینٛڈ ٹرولٕز اَہَن حظ تُہۍ چھِو حظ یاور احمد وانی صٲب آ تُہۍ چھِو نا اتہِ یہِ بس چلاوان حظ اَہَن حظ تُہۍ ؤنۍتَو مےٚ اکھ کتھ اسہِ اوس فیملی سٍتۍ گژھُن ایٚکٕس کرٛشن حظ پہلگام تُہۍ ؤنۍتَو مےٚ اسہِ کٲژاہ ریٹاہ ویٹاہ کٲژاہ چھِ اَتھ اَز پانٛژ ساس حظ نہٕ حظ مُنٲسِب ریٹاہ ؤنِو ٲس ہے ڈیلی چھِ گژھان ہر ساتہٕ چھِ تۅہِی سٍتۍ گژھان حظ اسہِ چھُ فیملی حظ گژُھن سارِنٕے أسۍ چھِ لگ بگ دَہ وُہ ترٕٛہ سوارِ حظ تُہۍ وُچھو اتھ منٛز ہٕنٛہ اَدٕ بیٚیہِ ؤنۍتَو اَسہِ اَسہِ چھُ پہلگام واریاہ جاین گژھُن حظ تُہۍ نِیٖوا اَسہِ یِمن یِمن جاین حظ اَسہِ چھُ بیتاب وادی اَتہِ پیٚٹھ گژُھن حظ اَسہِ چھُ اَتہِ پیٚٹھ یور گژھُن اَہَن حظ نہ حظ بیٚیہِ ؤنۍتَو مےٚ اورٕ یہِ رِٹٲرٕن چھا اَسہِ واریاہن جاین رُکُن تُہۍ ؤنۍتَو اَسہِ رُکِو کتھ کتھ جایہِ تُہۍ اوڑٕ یتھ اَسہِ اَہَن حظ بیٚیہِ ریٹ ریٹ ہُنٛد ؤنۍزیٚو حظ رِٹٲرٕن ژور ساس حظ آ بیٚیہِ ؤنۍتَو ٹایمُک حظ صُبحن کٔژ بجہِ یِمو أسۍ تہٕ اورٕ کٔژِ بجہٕ پھیرو أسۍ واپس اسہِ چھُناہ یہِ تیٲری ویٲری چھِ تھَوٕنۍ کٔرِتھ تہٕ ستھ حظ بیٚیہِ ؤنۍتَو تُہۍ حظ یہِ تُہۍ کتیٚتھ چھِو اسہِ چھُ صُبحس کتیٚس پرٛارہو تُہۍ اَسہِ کۅلگامہِ نِش حظ

اَہَن حظ یہِ کہِ کۅلگامہِ پرٛارہو تیٚلہِ أسۍ صُبحن حظ أسۍ چھِ لگ بگ تُہۍ بوٗزتو پانٛژترٕٛہ نفر چھِ أسۍ لگ بگ چلو حظ تیٚلہِ اسلامُ علیکُم